وعلیکُم سَلام أمِس کٔرِو تُہۍ آب دَجۍ بیٚیہِ یُس مےٚ دوا تۄہہِ دیُتمُت چھُو سُہ ترٛٲوۍہوٗس اَدٕ اَہَن حظ اَدٕ کیٛاہ بِہِو